جِناب مےٚ ٲس یہِ کٔرمٕژ کٲم یُس مےٚ آڈَر کٔر تۄہہِ نِش اتھ آڈرَس مَنٛز اوسوُ تۄہہِ مےٚ مےٚ ٲسۍ یِم واریاہ چیٖز آڈَر کٔرمٕتۍ تہٕ اَتھ مَنٛز اوسو تۄہہِ چھو تۄہہِ آفَر دِژمٕژ یہِ ہَسا یہِ نیٚکسٹ یُس تۄہہِ بیاکھ کَریاوُ تۄہہِ آڈَر تَتھ پیٹھ ہَسا دِمہو تۄہہِ أسۍ ڈِسکاوُنٹ زٕ ہَتھ رۄپیہِ تہٕ بییٚہِ ہَسا دِمہو تۄہہِ أسۍ ٹیٚن پرسَنٹ ایٚکسٹرا تہٕ وۄنۍ کَریاو مےٚ امے موٗجُب تۄہہِ کال مےٚ دوٚپ بہٕ وَنہو تۄہہِ یی زٕ تۄہہِ اوسو یَوٕ یِتھ پٲٹھۍ مےٚ آفَر دِژمٕژ تہٕ وۄنۍ کٔرتَو تُہۍ کٲم یُس مےٚ وٕنکٮ۪نَس آڈَر چھُ اَتھ کٔرزیٚو اتھ آڈرَس مَنٛز کٔرزیٚو تُہۍ یہِ پَنٕنۍ آفَر ایٚڈ کیاہ کیاہ چھُ اتھ مَنٛز یِوان کیاہ چھُو تۄہہِ تھوومُت سُہ بییٚہِ ؤنتَو تُہۍ مےٚ اَگَر مےٚ ڈِسکاوُنٹ تۄہہ دِوان چھو رۄپیس زٕ ہَتھ یِم دیٖوا تُہۍ مےٚ پَتہٕ کیش بیک کنہ یِم دِیِو تُہۍ مےٚ پَتہٕ یٕتھۍ مَنٛز مُجراہ یِم چھِ مےٚ گۄڈے زٕ ہَتھ کَم دِنۍ اَکھ ؤنتو تُہۍ مےٚ یہِ کَتھ کلیر تکیاز یُس تۄہہِ پٔتِم یہِ کیاہ چھِ اَتھ وَنان آڈرَس پیٹھ یا آفَر دِژوٕ تَتھ مَنٛز اوسو نہٕ تۄہہِ یہِ تھوومُت کیاہ چھِ اَتھ وَنان میٚنشَن کٔرِتھ کینٛہہ زِ تُہۍ دیٖوا یہِ کیش بیک کِن تُہۍ دِیِو گۄڈے یہِ ڈِسکاوُنٹ یہِ ؤنتو تُہۍ مےٚ یُس مےٚ وٕنکینُک آڈَر چھُ وۄنۍ کیاہ چھُ مےٚ کَرُن مےٚ چھا وِنکٮ۪نس پرارُن یا کیش بیک خٲطرٕ کِنہٕ مےٚ چھُ گۄڈے کَرُن پیمنٹے چھ مےٚ کَم کَرٕنۍ زٕ ہَتھ رۄپیہِ تہٕ دوٚیِم کَتھ ؤنتو تۄہہِ مےٚ تۄہہِ یُس دیُتمُت چھو ٹیٚن پرسنٹ ایٚکسٹرا یہِ چھا اَسہِ تُہٕنٛزِ مَرضی پیٚٹھ یہِ تُہۍ دِیِو تہِ کِنہٕ یہِ چھُ اَسہِ پانہٕ وَنُن مےٚ کیاہ چھُ ضوٚروٗرَت تہِ دِیِو تُہۍ وٕنکٮ۪ن اوسُکھ آڈَر لیٖکھِو تُہۍ کیا چھُ مےٚ وِنکٮ۪نَسُک آڈَر وٕنکٮ۪نَس چھُ مےٚ آڈَر اَکھ بِریانی اَکھ زٕ مَگَر یِم گَژھَن آسنہِ حیدَرآبادی پھُل بِریانی بییٚہِ ہسا چھِ مےٚ ضوٚرَتھ اتھ سۭتۍ کولڈرنٛک اَکھ زٕ یَتھ مَنٛز زَن کیاہ چھِ یِوان یہِ حظ یہِ کوکا کولا چھُ یِوان بییٚہِ ڈِو چھِ یِوان تہٕ بییٚہِ چھِ موموز مَگَر موموز چھِ تۄہہِ وۄنۍ لۄکٕٹۍ پَہَم آسان موموز تھٲیِو بٔڈۍ پَہَم بییٚہِ تھٲیزیٚو اتھ موموزَن سۭتۍ سۭتۍ چٹنی باقی باقی چیٖز یِم اَتھ آسان چھِ یہِ کۄرمہٕ وۄرمہٕ چھُ آسان یہِ تھٔنۍ چھِ آسان کریٖم چھِ آسان سۄ تہِ تھٲیزیٚو تُہۍ اَتھ اصٕل پٲٹھۍ تھٲیزیٚو بییٚہِ تھٲزیٚو صاف پٲٹھۍ تہٕ یُس یہِ ڈَبہٕ چھُ یہِ چھُ تھوڑا کَمزور پَہَم آسان یہِ چھُنہٕ واتنے پَتہٕ یور تُہۍ چھو آڈَر سوزان مَگَر یہِ چھُ آسان ڈَبہٕ وَتی پھُٹمُت مہربٲنی کٔرِتھ یُس یہِ ڈَبہٕ یۄس پیکیٚجِنٛگ چھِ یا ڈَبہٕ چھُ یا باقی یُس نَفَر اَنان چھُ امِس ؤنتو امیُک ٲسۍزِ خاص خَیال تھاوان امہ سۭتۍ چھِ گَژھان پرابلِم تہٕ یہِ چھُ میون آڈَر وٕنکٮ۪س وۄنۍ ؤنۍتو تُہۍ مےٚ مےٚ چھَ یہِ آڈَر ریٚڈی گَژھیا مےٚ یِتھ پٲٹھۍ زٕ یہِ دیٖوا تُہۍ کیش بیک کِن مےٚ دِیِو تُہۍ یہِ ڈِسکاوُنٹ گۄڑے تہٕ دوٚیِم کَتھ ؤنۍتَو تُہۍ مےٚ یہِ ایٚکسٹرا ہا تُہۍ تھٲیِو یہِ کیا تھٲیِو تُہۍ یہِ چھا اَسہِ تُہٕنٛزِ مَرضی پیٹھ یہِ تُہۍ تھٲیِو تی کِن یہِ چھُ اَسہِ یورے وَنُن کیا تھٲیِو اَسہِ ایٚکسٹرا یی چھو تۄہہِ دیُتمُت مےٚ آفَر تہٕ أتھۍ مُتلِق ٲسۍ مےٚ کَتھ کَرٕنۍ یی اوس مےٚ وَنُن وۄنۍ ؤنتو تُہۍ مہربٲنی کٔرِتھ اورٕ مےٚ یہِ چیٖز زِ مےٚ کیاہ چھُ کَرُن تاکہِ مےٚ ہیٚکہِ ہا سَمجِتھ اَصل پٲٹھۍ مےٚ کیا فٲیدٕ مِلہِ باقی شُکریہ